ہیٚلو اسلام علیکُم آ جِناب بَس ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ الحمدُ اللہ صٲب بِلکُل ٹھیٖک حظ مےٚ حظ نِیے کیٚنٛہہ کال برٛونٛہہ ییٚتہِ فون وۅنۍ حظ چھُ مےٚ اَتھ کیٚنٛہہ پرٛابلِم آمٕژ اَتھ ٲس ڈِسپُلے گۄڈٕنٮ۪تھ اوس ویٖکلی ؤرٕک کَران یہِ حظ اوس نہٕ چَلان اَصٕل پٲٹھۍ تَمہِ پَتہٕ درٛاے اَتھ گرٛیٖن لاینِنٛگ ٲس اَتھ یِوان تہٕ وۅنۍ حظ گوٚو ڈِسپُلے بِلکُلٕے بِہِتھ مےٚ حظ اوس یہِ ٹھیٖک کَران اَتھ کیٛاہ دٔلیٖلاہ گٔے یہِ یِتھٕ کٔنۍ فون حظ نِیوٚو مےٚ أتی اَمے دُکان پٮ۪ٹھ اَہَن حظ اَتھ حظ گٔے ساڑٕ ترٛےٚ رِٮ۪تھ تانۍ اَہَن حظ بِلکُل اَتھ حظ چھِ باہ رٮ۪تھ وارَنٹی اَے اَہَن حظ چارجِنٛگ حظ ٹھیٖک بِلکُل تہٕ اَلبَتہٕ سُپیٖکَر حظ اوس بیٚیہِ اَتھ شور کَران اَتھ آو سُپیٖکرَس منٛز تہِ آیہِِ اَتھ پرٛابلِم سُہ چھُنہٕ اَصٕل پٲٹھۍ کٲم کَران کینٹ آ نارمَل اوس شُرٮ۪ن اَتھس منٛز تِم ٲسۍ گِنٛدان تہٕ اَکہِ دۄیہِ لَٹہِ آسہِ تِمَن ہٕنٛدِ دٔسۍ آیٛاو ؤسِتھ ہوسَکتا ہے تَمہِ سۭتۍ ما ہَے اَہَن حظ ٹھیٖک

ٹھیٖک حظ تہٕ تَتھ کوٗتاہ خرچہٕ حظ یہِ یہِ حظ چھُ رِیل می ایٚکٕس اَہَن حظ اَہَن حظ اَہَنہٕ ٹھیٖک حظ یہِ حظ نِیے اَرداہَن ساسَن

ٹھیٖک حظ صحیح حظ اَتھ وارَنٹی منٛز ہا کِنہٕ سُہ پےٚ سُہ یِیہِ حظ وارَنٹی منٛز کِنہٕ سُہ پیٚیہِ ہُتھٕ کٔنۍ ترٛاوٕناوُن الگ پٲٹھۍ

ٹھیٖک حظ یہِ کٍژن دۄہَن تانۍ حظ گژھِ یہِ ٹھیٖک تَمہِ پَتہٕ ما حظ یِیہِ اَتھ کانٛہہ پرٛابلم بیٚیہِ

ٹھیٖک ٹھیٖک حظ سُپیٖکرَس حظ چھِ حظ اَتھ اَمہِ برٛکھ لَگنہٕ سۭتۍ اَثر پٮ۪ومُت کِنہٕ پانَے بیٚیہِ کُنہِ اَچھا ٹھیٖک ٹھیٖک شُکریہ شُکریہ حظ